شُپین ڈسٹرکٕچ کَتھ اَگر أسۍ کَرو ییٚتہِ چھِ زیادٕ تر لُکھ ایگریکلچرس سۭتی وابسطہٕ تِکیٚازِ ییٚتہِ چھِ واریاہ زیادٕ ژوٗٹھ ژوٗنٹھیٚن ہٕنٛز پروڈکشن ژوٗنٹھۍ چھِ نیران واریاہ زیادٕ یَتھ ڈسٹکس منٛز ییٚمِچ واریاہ زیادٕ آمدٕنی چھِ پریٚتھ کٲنٛسہِ اِنسانَس ییٚتۍ پریٚتھ کٲنٛسہِ گرَس چھ واریاہ زیادٕ آمدٕنی ژوٗنٹیٚن ہٕنٛز ییٚتہِ یُس شپِین ڈسٹکٹ یَتھ چھِ أسۍ وَنان ایپل ٹاوُن آف کَشمیٖر یِم کٔشیٖر ہِنٛد تقریٖبن سَتتھ پٮ۪ٹھ شیٖتھ پٔرسنٛٹ ژوٗنٹھ چھِ تِم چھِ شپِین ڈسٹکَس منٛزٕے نیران شُپیَن ڈسٹکَٹس منٛز چھِ ہر کٲنٛسہِ گرَس واریاہ اَصٕل ژوٗنٹھیٚن ہٕنٛز آمدٕنی ییٚمہِ کہِ وجہہ سۭتۍ نہٕ یِم زیادٕ جاب پرایویٹ جاب تہٕ گورمنٛٹ جابن کُن کران چھِ کہٚیٚنۍ